مےٚ یوٚتانۍ میون چھِ کہِ مےٚ چھِ واریاہَن جایَن گژھنَس شوق کہِ اگر مےٚ کُنہِ تہِ جایہِ آسہِ یَژھُن ہٮ۪کُن گٔژھِتھ تہٕ بہٕ کَتھ جایہِ گژھِ چھےٚ جایہِ پانٛژھ شیےٚ تہٕ وَنۍ گوٚو زیادٕ یوتانۍ یِم بہٕ مطلب یُس مےٚ پَنُن دِل چھُ کَران یورٕ بہٕ یَژھان چھَس گژھان سُہ گوٚو سعوٗدی عرب گۄڈنِچ کَتھ چھِ یہِ کہِ اللہ تعالیٰ ہَن تہِ چھُ فَرمومُت ییٚمِس پٮ۪ٹھ فرض حجہِ آسہِ کہِ سُہ ہیٚکہِ کٔرِتھ کہِ سُہ گَژھِ سُہ کَرُن بیٚیہِ چھُ سانہِ ریٚلِجَنُک یہِ پاٹ اَکھ اِسی لیے کہِ مےٚ چھِ شوق کہِ بہٕ گژھٕ ہا سعیود عرب بہٕ کَرٕ ہا تَتہِ حجہِ یِم جایہِ أسۍ مطلب یوٗٹوٗبو پٮ۪ٹھ چھِ وٕچھان أسۍ چھِ پَران قرانَس منٛز چھِ أسۍ پَران واقع یَتھ چایہِ گٔیا یہِ ہۄپھ چاے گٔیا ہے مطلب یِم سوٗدِ عربَس مَنٛز چھِ أسۍ وٕچھو گَرِ ہُرہا وٕچھو گَرِ سوٗر وٕچھ ہا بہٕ مطلب بہٕ وٕچھ ہا پَنٕنیٚو أچھو شیطانَس چھِ کٕنہِ لایان کہِ مےٚ چھِ اَتھ جایہِ ہُنٛد واریاہ شوق گژھنَس کہِ اگر مےٚ اِیو اِتھ کٔنۍ چھُ اِنسانَس چھُ آسان واریاہ جایہِ تمۍ یِمَن سۭتۍ یَژھان چھُ آسان گَژھُن وَنۍ گوٚو مطلب بہٕ چھَس یَژھان اَگَر مےٚ مطلب سُہ مطلب آسہِ طاقت کہِ أکِس جایہِ بہٕ وَنہٕ نہٕ اٮ۪نوایَر کہِ بہٕ وَنہِ کُنہِ أکِس پٔٹِکیوٗلَر جایہِ ہُنٛد بہٕ چھَس وَنان بہٕ یَژھان سعیودی عرب گژھُن اَکھ چھِ مےٚ یہِ بَچپَن پٮ۪ٹھُک ڈرٛیٖم بیٚیہِ چھِ مطلب یِتھ کٔنۍ مےٚ ووٚن نِش اَسہِ پَنُن پاٹ تہٕ مطلب اللہ تعالیٰ ہَس نِش تم جایہِ وٕچھِنۍ ییٚتہِ سٲنۍ ٹوٹھ نبی صلی چھُ روٗدمُت یہِ مطلب تٕم جایہِ وٕچھِنۍ تٕم چیٖز وٕچھِنۍ پنٛنیو أچھو سۭتۍ مطلب سَمجُن اَتھِ بارَس منٛز اِسی لیے بہٕ وَنہٕ پَنُن کہِ اگر مےٚ آسہِ گَژھُن بہٕ یَژھ سوٗدی عَرَب گَژھُن